سرینگر چھُ پَتہٕ کالہٕ پٮ۪ٹھ روٗدمُت بِزنِسُک تہٕ بِزنِسُک حب چھِ یہِ روٗدمُت تہٕ اَتہِ چھِ تَمام اِنٛڈسٹرٛی وِزِ وِزِ یہِ یہِ اُجاگر گٔمژٕ یا وِزِ وِزِ چھِ اَتہِ اِنٛڈسٹرٛیٖزو لۄکچہِ مۄکچہِ اِنٛڈَسٹرٛی چھِ اَتہِ ڈٮ۪ولَپ گٔمژٕ تہٕ تِمو چھُ پَنُن سَفَر سِٹاٹ کوٚرمُت تہٕ یِمو یِمو یِمَن سۭتۍ وِزِ وِزِ مُختلِف لُکھ مُنسلِک گٔے تہٕ تِمو ہسا کوٚر پَنٛنہِ روزگارٕچ سبیٖل سریٖنگرَس منٛز چھُ سانہِ بِزنِس خٲطرٕ یا سانہِ کاربار کہِ خٲطرٕ واریاہ اِنٛڈَسٹِرٛی لاگنہٕ آمژٕ مِثال کے طور پَر سرینَگرَس منٛز ٲس گۄڈٕ پٮ۪ٹھ اَسہِ چَلان یِم ہَسا اَتہِ پرٛوفٮ۪شنَل کامہِ آسہٕ یا ہینٛڈِکرٛافٹٕس یِم اَسہِ چَلان ٲسۍ تِمَن سۭتۍ ٲسۍ واریاہ لُکھ مُنسَلِک تہٕ مِثال کے طور پے سرینَگرَس منٛز ہَسا ٲسۍ اَسہِ اٮ۪وٮ۪لیبٕل برٛونٛہہ پٮ۪ٹھٕ یا ترٛام یِم ترٛامَس سۭتۍ کران ٲسۍ یا یِم کیٛاہ چھِ یَتھ وَنان یِم گُدامَن مَنٛز کٲم کَران ٲسۍ یِم یِم ہَسا یہِ کیٛاہ چھِ اَتھ وَنان سٮ۪ٹھٕ کٲم کَران ٲسۍ یعنی کہِ یِم ہَسا وۄنان ٲسۍ کانٮ۪ن ہِنٛدۍ ٲسۍ تِم چیٖز بَناوان تِم ٲسۍ بٔڑۍ بارٕ کارخان تَتہِ سرینَگرَس منٛز یِتھَے کٔنۍ سرینگرَس منٛز ہَسا ٲسۍ اَسہِ ڈرٛاے فرٛوٗٹَس سۭتۍ کَرَن وٲلۍ خلق یِمو ڈرٛاے فرٛوٗٹَس سۭتۍ کٔرِتھ پَنُن بِزنِس ڈٮ۪ولَپ کوٚر تہٕ وار وَقتَس سۭتۍ سۭتۍ ہَسا گوٚو یہِ بالکل ہَسا کٔر أمۍ ترقی مارکٮ۪ٹ بَڑیو تہٕ أمۍ لوگ پَنٕنۍ پَنٕنۍ چیٖز لٔگۍ یِمو اٮ۪کٕسپوٹ کَرٕنۍ تہٕ اٮ۪ڈوَٹیٖزمٮ۪نٛٹ کہِ ذٔریعہِ ہَسا بڑیو یہِ مارکٮ۪ٹ واریاہ بہتریٖن تہٕ اَمہِ علاوٕ یِم ہَسا بِزنِس تہٕ اِکانمِک ڈٮ۪ولَپمٮ۪نٛٹٕکۍ اقتِصٲدی ترقی ہِنٛز یِم چانٕس مِلہِ اَسہِ یِم اَسہِ مواقع مِلہِ تِمن منٛز چھِ سیٖمٮ۪نٛٹ سیٖمٮ۪نٛٹ اِنٛڈسٹِرٛی ہسا گٔے ڈٮ۪ولَپ اَصٕل سرینَگرَس منٛز یِتھَے کٔنۍ ہَسا چھُ سرینَگرَس منٛز ہَسا یہِ کیٛاہ چھِ یِم دۄدَس سۭتۍ یِم کَران ٲسۍ یِمَے یِم ڈیری سۭتۍ کَران ڈیری پرٛوڈَکٹٕس پولٹرٛی سۭتۍ کَران ٲسۍ یا یِم ہَسا أسۍ چھِ دالَس سۭتۍ کَران تِم جیکٮ۪ٹ وغیرہ ٲسۍ تِم بَناوان تِمو ہَسا کوٚر پَنُن بِزنِس اَصٕل پٲٹھۍ ڈٮ۪ولَپ اَمہِ علاوٕ یِم شالَن سۭتۍ کَران ٲسۍ شالہٕ باپار اوس زیادٕ چَلان یِم ہَسا بِلکل پَشمیٖن شال یا رَفل سٕٹیفٕل سۭتۍ کران ٲسۍ تِم ہسا ٲسۍ پتہٕ خلقن دِوان یہِ چیٖز کرنہٕ خٲطرٕ تَمہِ سۭتۍ تہِ ہسا گٔے ییٚتہِ یِم پَتہٕ کالَس منٛز یِم لُکھ ٲسۍ تِہٕنٛز اِقتِصٲدی حالت تہٕ تِہٕنٛز معٲشی حالت گٔے بہتر اَمہِ سۭتۍ تہِ یہِ کارٕبار بَڑِ وَنہِ دۄہ کھۄ دۄہ کیٛازِکہِ ٹرٛانسپوٹیشَن بَڑے کوٚمنِکیشَن بَڑے تہٕ یہِ پھٲلیو واریاہَن علاقَن منٛز ییٚتہِ تہِ لُکَن ہِنٛز اِقتِصٲدی حالت گٔے بہتر تہٕ یُس ہسا کانٛہہ ٹٮ۪کنِکَل ہینٛڈ اوس ییٚمِس کانٛہہ سِکِل اوس ییٚمِس کانٛہہ ییٚمِس کانٛہہ کلا ٲس تٔمۍ ہَسا کوٚر تَمیُک اِستعمال تہٕ مگر اَکھ چیٖز چھِ کہِ لُکو ہَسا کٔر ییٚتہِ واریاہ زیادٕ محنت ییٚتہِ ٲسۍ ہاڈ ؤرکِنٛگ سٲری یُس یَتھ کامہِ سۭتۍ مُنسَلِک اوس جی لَگا کے کٔر تٔمۍ تَتھ منٛز کٲم تہٕ تہٕ یِتھ کٔنۍ ہَسا گوٚو سرینگرَس منٛز یُس زَن بِزنِس چھُ سُہ گوٚو ڈٮ۪ولَپ تہٕ ییٚمہِ ڈِسٹِرٛکٕچ اِکانمی بَڑے کیٛازِکہِ اَتھ منٛز چھُ لُکھ واریاہ زیادٕ ہاڈ ؤرکِنٛگ أسۍ چھِ وٕچھان لُکھ ہَسا یُس زَن مارکٮ۪ٹ چھُ مارکٮ۪ٹ گوٚو زیادٕ اَتہِ ڈٮ۪ولَپ مارکٮ۪ٹَس منٛز آو ہَرٕ کانٛہہ چیٖز تہٕ یُس یَتھ سۭتۍ مارکٮ۪ٹَس سۭتۍ مُنسَلِک اوس تٔمۍ کٔر بھرپوٗر محنت تہٕ ییٚمہِ سۭتۍ ہَسا ییٚتہِ کٮ۪ن لُکَن ہٕنٛز ڈے ٹُہ ڈے یُس زَن روزمَرہ زِندگی چھِ سۄ گٔے واریاہ زیادٕ بہتَر تہٕ سۭتۍ سۭتۍ یِم ہَسا ییٚتہِ اِنٛڈَسٹِرٛی آسہٕ سُہ چاہے کانٛہہ تہِ اِنٛڈَسٹِرٛی سیٖمٮ۪نٛٹ اِنٛڈَسٹِرٛی ٲس یا لٮ۪دَر اِنٛڈَسٹِرٛی ٲس یِم ہَسا یَتھ سۭتۍ کَران ٲسۍ شال باپارَس سۭتۍ ٲسۍ کَران ترٛامَس سۭتۍ ٲسۍ کَران ڈرٛاے فرٛوٗٹَس سۭتۍ ٲسۍ کَران یِم چھِ سارے تِم اِنٛڈَسٹِرٛی یِمو پَنُن مارکٮ۪ٹ لِفٹ کوٚر تہٕ یَتھ اَتھ سۭتۍ لُکھ وابسطہٕ ٲسۍ تِم تِہِنٛز اِقتِصٲدی حالت ہسا گٔے بہتر تہٕ تِمو ہسا کٔر ترقی